اَزکَل یِم ایپسٕز زیادٕ استعمال یِم کَرنہٕ چھِ یِوان تِم چھِ انَسٹاگرٛم چھِ وَٹٕسیپ چھُ فیسبُک چھِ یا واریاہ ایپٕس چھِ تِژھٕ یِم استعمال چھِ یِوان دِنہٕ مثالَے اے گوٗگٕل چھِ یِوان استعمال کَرنہٕ یوٗٹوٗب چھِ یِوان استعمال کَرنہٕ یِتھ امِکۍ یِم یِمَن ہِنٛدۍ چھِ واریاہ فٲیِدٕ کینٛہہ نۄقصانات تہِ چھِ کینٛہہ فٲیِدٕ چھِ زِ مثلن یوٗٹوٗب چھُ اَمہِ پٮ۪ٹھ چھِ أسۍ ویٖڑیو وٕچھان یِم لیکچَر ہٮ۪کان وٕچھِتھ کانٛہہ یِم ضٔروٗری چیٖز ہٮ۪کان وٕچھِتھ یا باقٕے چیٖز ہٮ۪کان وٕچھِتھ کانٛہہ چیٖز آسہِ بَناوُن کِتھ کٔنۍ چھِ بَناوُن کیٛاہ چھِ کَرُن کانٛہہ خبر کا کیٛاہ کَتہِ کیٛاہ گوٚو کیٛازِ گوٚو کِتھ پٲٹھۍ گوٚو خبر چھَ اَسہِ نِش واتان وَٹسیپ پٮ۪ٹھ چھِ أسۍ کٲنٛسہِ کانٛہہ فوٹوٗ آسہِ کٲنٛسہِ کانٛہہ پونٛسہٕ آسہِ کینٛہہ آسہِ یِم چھِ موبایِلٕکۍ ذٔریعہِ أسۍ کٔرِتھ ہٮ۪کان یِم پونٛسہٕ سوزنٕکۍ ایپٕس تہٕ گوٗگٕل پے بیٚیہِ کینٛہہ اَمہِ سۭتۍ چھُنہٕ اَسہِ پٮ۪وان بینٛکَن پٮ۪ٹھ گژھُن أسۍ چھِ ییٚتی کَران پیمینٛٹ اَسہِ چھِنہٕ پٮ۪وان بینٛکَن پٮ۪ٹھ گژھُن کینٛہہ بیٚیہِ یِم اِنَسٹاگرٛامَس پٮ۪ٹھ چھِ یِم چھِ فوٹوٗ کھالان أڑۍ یِمَن اَڑٮ۪ن چیٖزَن پٮ۪ٹھ چھِ پونٛسہٕ زینان خلق آن لاینٕے گَرِ بِہتٕے کٲنٛسہِ چھِ آسان کینٛہہ ضروٗری کانٛہہ چیٖز سُہ آسان دوٗر سوزُن پونٛسہٕ چھِ آسان سوزٕنۍ نٮ۪بَر چھِ آسان کَتھ کَرٕنۍ اَسہِ چھِ امکی موبایِلٕکۍ فٲیِدٕ وَنہِ یِم نۄقصانات اگر وٕچھو نۄقصانات یہِ چھُ واریاہ امہِ سۭتۍ چھِ بَچَن پٮ۪ٹھ دٮ۪ماغَس پٮ۪ٹھ بُرٕ اَثر پٮ۪وان دٮ۪ماغَس پٮ۪ٹھ چھِ بُرٕ اَثر پٮ۪وان یِم بَچہِ چھِ تِم چھِنہٕ أچھِ أچھ خراب گژھان بَچَن بیٚیہِ امہِ سۭتۍ چھِ واریاہ واریاہ چیٖز گژھان زِ یِم چھِ ایڈِکشَن چھِ زیادٕ گژھان کِتابَن سۭتۍ چھِنہٕ بَچہِ ہٮ۪کان پَتہٕ زیادٕ کالَس بِہِتھ کینٛہہ تٔمِس چھِ آن لایِنٕے گژھان زیادٕ پَتہٕ ایڈِکشَن بیٚیہِ چھِنہٕ پَتہٕ تِم سیٖریَس آسان یِم بَچہِ زیادٕ فونَس تِم چھِ زیادٕ سیٖریَس آسان بیٚیہِ چھِ اَتھ پٮ۪ٹھ واریاہ مواد آسان تِتھ ییٚمہِ سۭتۍ بَچہِ سُنٛد دٮ۪ماغ برٛین واش چھُ ہٮ۪کان گٔژھِتھ بَچَس بَچہِ سٕنٛدِس دٮ۪ماغَس پٮ۪ٹھ چھُ واریاہ بُرٕ اَثر پٮ۪وان تِمو چیٖزو سۭتۍ مثلن کانٛہہ بَچہِ چھُ یوٗٹوٗبَس پٮ۪ٹھ کانٛہہ بَدَل چیٖز وٕچھُن أمِس پیوٚ دٮ۪ماغَس پٮ۪ٹھ اَثر واریاہ اَثر چھِ تَوَے چھِ أسۍ وٕچھان آز کیٛاہ بے حیٲیی چھِ یِم واریاہ واریاہ چیٖز چھِ گٔمٕتۍ یِم چھِ عام گٔمٕتۍ یِمٕے چھِ نۄقصانات تہٕ مگر موبایِل فون پَزِ اَصٕل پٲٹھۍ یوٗز کَرُن